اگر أسۍ بِرٛہمِس زَمانَس کُن وٕچھو تہٕ تیٚم وِز اوس نہٕ خاص پَراے لیکھاے ہُنٛد دور آسان تیوٗت کِہیٖنۍ زیادٕ ٲسۍ لُکھ کَران یہِ پرٛیٚفَر تِم ٲسۍ یہِ کَران زِ سٲنۍ یِم بَچہِ چھِ تِم گژھن کُن وٕنۍ طٔریٖقہٕ سیٹٕل گژھٕںۍ مگر تِم ٲسۍ نہٕ یہِ سونٛچان کِہیٖنۍ اگر أسۍ وٕکٮ۪نَس یِمَن تعلیٖم دیمو یِم ہیٚکَن واریاہ برونٛٹھ وٲتِتھ تہٕ اگر میٛٲنِس وَنو أسۍ دادا جی سُنٛد سوچو یا زَنٮ۪ن اوس نہٕ تمہِ وقتہٕ کانٛہہ تعلیٖمٕے یَوان دِنہٕ مطلب یہِ اوس نہٕ تَصوُرٕے کوٚرمُت زِ یُس اَز کَل چھُ یہِ اوس نہٕ بالکلٕے برونٛہہ کالہِ یعنی کہِ برونٛہہ کالہِ ہُنٛد اگر أسۍ وٕچھو زَنٮ۪ن ٲس نہٕ تِژھ تعلیٖم دِوان یَنہٕ تٮ۪نہٕ کِہیٖنۍ تہٕ بیٚیہِ ٲسۍ اَتھ بالکُلٕے سُہ زَن گُناہ ہیوٗ یِوان سَمجھنہٕ زَنٮ۪ن ہٕنٛز تعلیٖم زَنٮ۪ن ٲس نہٕ نٮ۪بر تہِ دِوان نیرنہٕ کِہیٖنۍ تہٕ ییٚمہِ وَجہہ سۭتۍ میٛانۍ یُس دادا جی ٲس دادی جی ٲس تیٚم چھَنہٕ پوٚرمُت لیوٚکھمُت کِہیٖنۍ نہٕ تہٕ اگر دادا جی سٕنٛز کَتھ کَرو تہٕ تٔمۍ ٲس کیٛاتھانۍ یِہٕے یہِ ژور پانٛژھ جمٲژ پَرِ مَژٕ تمہِ دۄہ اوس یہِ واریاہ آسان کہِ ژور پانٛژھ جمٲژ پَرِمَژٕ مگر اَکھ چیٖز یُس مےٚ تِہُنٛد سٮ۪ٹھاہ خۄش چھِ گژھ گژھان زِ تٔمۍ چھِ پنٕنۍ بَچہِ پَرنٲومٕتۍ یعنی کہِ میون مول تہٕ مطلب میٲنۍ باقٕے پِتَر یِم اَز نوکری تہِ چھِ کَران تہٕ بہٕ چھٮ۪س واریاہ زیادٕ خۄش زِ اگر نہٕ تِم ہیٚک پانہٕ پٔرِتھ کِہیٖنۍ تِمو چھَ پنٛنہِ وقتہٕ واریاہ زیادٕ زیادتی تُجمَژٕ تہٕ لیکِن یِم پنٕنۍ بَچہِ چھِکھ تِم چھِکھ واریاہ زیادٕ پَرنٲومٕتۍ تہٕ میٛٲنۍ ابوٗ جِیَن تہِ چھِ واریاہ اَصٕل پوٚرمُت اِوٕن کہِ وَنۍ چھِ سُہ نوکری تہِ کَران تہٕ بیٚیہِ چھِ یوٗت اِنسان پَرِ تیوٗت چھِ أچھَن روزان گاش تہٕ یُس میٛٲنۍ مٔمی تہِ چھِ تٔمۍ تہِ چھِ واریاہ اَصٕل پوٚرمُت پنٛنہِ وقتہٕ تہٕ میٛانہِ حِساب اگر أسۍ وٕچھو کہِ برونٛہہ کالہِ ٲس نہٕ تیٖژ تعلیٖم تہِ کِہیٖنۍ تہٕ سُہ اوس واریاہ زیادٕ مطلب یُس ترٛایہِ ہا پنٛنِس بَچَس کٲنٛسہِ پَرنہِ تہٕ سُہ اوس واریاہ یہِ زیادٕ مَہان یِوان ماننہٕ تہٕ اَز کَل چھِ اگر أسۍ اَز کَل کِس سۭتۍ یہِ بنسبط تھَوَو تہٕ اَز چھَنہٕ تیٖژاہ مطلب اَز چھِ بالکل فیسَلٕٹی لیکِن لُکھ چھِنہٕ پَران بَچہِ چھِنہٕ پَران کِہیٖنۍ لیکِن برونٛہہ کالہِ ہُنٛد اگر أسۍ وٕچھو میٛٲنِس مطلب میٛانٮ۪ن پردادا دادا إمَن ہُنٛد وٕچھو تِمَن ٲس نہٕ خاص تعلیٖم کِہیٖنۍ مگر تِمَن منٛز باسیٛو یہِ تِمَن گوٚو رِیَلایز نہ پَرُن چھِ واریاہ ضروٗری پَرُن چھِ بالکلٕے پَرُن چھِ گاش تہٕ تِمو پَرنٲیِکھ پَنٕنۍ بَچہِ تہٕ